کَھیلہٕ چھِ اِنسان سٕنٛدِ خٲطرٕ اَکھ ضٔروٗری حِصہٕ کَھیلو وَرٲے چھُ أکِس اِنسان سٕنٛز زِنٛدَگی بَیکار تِکیازِ یُس اِنسان نہٕ کَھیلَن کوٗدَن سۭتۍ آسہِ کَران تٔمۍ سٕنٛز یۄس زِنٛدَگی چھِ آسان سۄ چھِ آسان تنٛگ فار اَیٚگزَامپٕل اگر أسۍ وٕچھو یُس اِنسان نہٕ کَھیل کوٗد چھُ گِنٛدان تٔمۍ سٕنٛز یۄس باڈی چھِ سۄ چھِ آسان واریاہ ویٖک تَوَے چھِ أسۍ وَنان کہِ یۄس ہَسا کَھیل چھِ سۄ چھِ ہَسا چھِ أکِس اِنسانَس

لُطُف زِنٛدَگی دِوان بَسر کَرنہٕ کَھیلو سۭتۍ ہَسا چھِ تٔمِس سُہ ہَسا تٔمۍ سُنٛد مایِنٛڈ چھُ آسان سُہ ہَسا چھُ فِٹ روزَان سُہ ہَسا چھُ ہؠکان بَڑٕ اَصٕل پٲٹھۍ سوٗنٛچتھ یُس ہَسا تٔمۍ سٕنٛز فِزِکَل فِٹنَیس چھِ سُہ چھِ ٹھیٖک روزَان یُس تٔمۍ سُنٛد جِسٕم چھُ یِم اَتھ منٛز یِم اعضاء چھِ یِم ہَسا چھِ سٲری بَڑٕ اَصٕل پٲٹھۍ فنٛگشَن کَران پَتہٕ گوٚو اِنٛڈیاہَس منٛز کِتھ کٔنۍ گَژھِ یہِ پٕرَموٹ اَمہِ خٲطرٕ چھِ سیٚمنَارٕز کَنڈَکٹہٕ کَرٕنۍ سکوٗلَن کالَیجَن یوٗنِوَرسِٹِی یوٗنِوَرسِٹِی یوٗنِوَرسِٹِیَن منٛز چھِ فِزِکَل سؠنٹَر قٲیِم کَرٕنۍ یعنے اگر أسۍ اَکہِ چیٖز وَنو جِم سؠنٹَر چھِ قٲیِم کَرٕنۍ فِزِکَل ٹیٖچَر چھِ لاگٕنۍ ییٚمہِ سۭتۍ تٕم یِمَن شاگردَن منٛز یِمَن سٹوٗڈَنٹَن منٛز بَڑٕ اَصٕل پٲٹھۍ کَھیل کوٗدَن ہُنٛدر ذِکِر کَرِ تہٕ بیٚیہِ گِنٛدنایَک تہٕ آل اِنٛڈیا لَیٚولہِ اگر أسۍ وٕچھو تہٕ یا بٕلاک لَیٚولہِ سکوٗل وِلَیج لَیٚولہِ ڈِسٹِرک لَیٚولہِ گژھن یِنۍ پروگرَام مُنعَقد کَرنہٕ یَتھ منٛز لُکَن یہِ وَننہٕ کہِ تُہۍ یِیِو سا کَھیلَن کُن کَھیٚلہٕ ہَسا چھِ اِمپاٹَنٹ أکِس زِنٛدَگی گُزارنہٕ خٲطرٕ